مےٚ چھُ ناو اُویس بہٕ چھُس روزان سَلگُڈ کۄپوارِ سُہ چھُ پٮ۪وان نارٕتھ کَشمیٖرَس منٛز آز وَنہٕ بہٕ سَپوٹسٕکِس بارَس منٛز کھیل کوٗدکِس بارَس منٛز یُس مےٚ یُس مےٚ فیورِٹ گیم چھِ مےٚ چھِ فیورِٹ پَنٕنۍ گیم کِرکَٹ کِرکَٹ چھُس بہٕ واریاہ زیادٕ وٕچھان بیٹ بال چھُس بہٕ واریاہ زیادٕ وٕچھان ییٚلہِ میچ آسَن ہاے اَصٕل اَصٕل میچ آسَن بہٕ چھُس پنٛنٮ۪ن یارَن سۭتۍ بیٚہوان پَتہٕ وٕچھان میچ بہٕ چھُس یہِ زیادٕ یۄسَے میچ چھُس بہٕ وٕچھان یہِ چھُس بہٕ وٕچھان ٹی وی یَس پٮ۪ٹھ ٹی وی یَس بَغٲرۍ ییٚلہِ آسہِ تیٚلہِ چھُس بہٕ وٕچھان یوٗٹیوٗبَس پٮ۪ٹھ دۄیو منٛز چھُس بہٕ أکِس پٮ۪ٹھ بہٕ چھُس پنٛنٮ۪ن یارَن سۭتۍ بیٚہوان سَکٮ۪س پٮ۪ٹَس یِمَن سۭتۍ چھُس بہٕ بیٚہوان بہٕ چھُس واریاہ زیادٕ اِنجاے کَران بہٕ چھُس وٕچھان زیادٕ یہِ کِرکَٹ کیٛازکہِ کِرکَٹ سۭتۍ کِرکَٹ چھُ واریاہ زیادٕ اَصٕل گیم مےٚ چھُ بیٚیہِ کِرکَٹَس منٛز واریاہ زیادٕ اِنٹرٛسٹ یُس کرکَٹٕچ گیم چھِ یہِ چھُ واریاہ زیادٕ فیمَس وٕکٮ۪نَس ؤرٕلڈَس منٛز تہٕ کِرکَٹ کِرکَٹ کِرکَٹ گیم یُس چھُ کِرکَٹ گیم یُس چھُ کِرکَٹ گیم چھُ واریاہ زیادٕ اَصٕل کِرکَٹ کِرکَٹ گیم چھُ واریاہ زیادٕ اَصٕل کِرکَٹ گیم گژھِ اِنسان گِنٛدُن مےٚ چھِ پَنٕنۍ زندگی منٛز یُس کِرکَٹ میچ مےٚ پنٛنہِ زندگی منٛز وٕچھمُت چھُ سُہ چھُ مےٚ وٕچھمُت پاکِس یہِ نِو زِلینٛڈ نِو زِلینٛڈ ؤرسٕز اِنٛگلینٛڈ فاینَل یُس نِو زِلینٛڈ ؤرسٕز اِنٛگلینٛڈ فاینَل میچ گوٚو سُہ گوٚو واریاہ زیادٕ اَصٕل تَتھ منٛز گٔے واریاہ زیادٕ فایٹِنٛگ گٔے لاسٹَس تہٕ تَتھ منٛز لوٚگ سوٗپَر اوٚوَر تہِ سوٗپَر اورَس منٛز ہور پَتہٕ نِو زِلینٛڈَن نِو زِلینٛڈَس یُس کٮ۪پٹَن چھِ تٔمِس چھُ ناو کٮ۪ن وِلیَمسَن سُہ گوٚو واریاہ زیادٕ تَتھ منٛز ہٲٹ سُہ گوٚو واریاہ زیادٕ تٔمِس گوٚو واریاہ زیادٕ دُکھ یُس یُس نِو زِلینٛڈ نِو زِلینٛڈ ؤرسٕز اِنٛگلینٛڈ میچ چھُ سُہ چھُ واریاہ زیادٕ نِو زِلینٛڈ ؤرسٕز یُس نِو زِلینٛڈ یُس اِنٛگلینٛڈ میچ چھُ سُہ چھُ واریاہ زیادٕ اَصٕل سُہ چھُ گژھِ واریاہ زیادٕ فایِٹ تِم چھِ واریاہ تِم چھِ لَڑٲے نِو زِلینٛڈ ؤرسٕز اِنٛگلینٛڈ میچَس منٛز نِو زِلینٛڈ اِنٛگلینٛڈ تَتھ منٛز اوس گُفتِل تہٕ جِمہِ نیشَم جِمہِ نیشَم نِو زِلینٛڈَس منٛز گِنٛدان تہٕ شٮ۪ن بالَن ٲسۍ تُرٛواہ تہٕ لاسٹَس وٲتۍ أکِس بالہِ زٕ رَن تہٕ تِمو گُفتِلَن لوے شاٹ تہٕ ہُتہِ کوٚر آرچِرَن فِلڈِنٛگ آرچِرَن ییٚلہِ تھرٛوٗ لٲج لاسٹَس گوٚو ہُہ رَن آوُٹ تہٕ نِو زِلینٛڈَن اِنٛگلینٛڈَن زیوٗن میچ اِنٛگلینٛڈَن زیوٗن پَتہٕ میچ اِنٛگلینٛڈَن زیوٗد وارِہو مارجِنو سۭتۍ میچ زیوٗن سُہ پَتہٕ ؤرٔلڈٕ کَپ زیوٗن اِنٛگلینٛڈنٕے سُہ اوس واریاہ زیادٕ اَصٕل وِکٹرٛی اِنٛگلینٛڈَس خٲطٕرۍ تہٕ تَمہِ پَتہٕ واریاہ میچ چھِ گٔمٕتۍ اِنٛڈیا پاکِستان چھِ گٔمٕتۍ اِنٛڈیا پاکِستان آی سی سی چمپینٕز ٹرٛافی چھُ گوٚمُت تَتھ منٛز چھِ کٔرمٕژ کٲم آی سی سی چمپینٕز ٹرٛافی منٛز ٲس اِنٛڈیاہَن زیوٗن ٹاس دِژٕن پاکِستانَس بیٹِنٛگ پاکِستان ووٚتھ تہٕ تَتھ کٔرٕن کٲم گۄڈٕنٮ۪تھٕے گٔے فَخر زَمان سِٹاٹَس آوُٹ تہٕ ییٚلہِ اَپارِ ہُہ چَک کوٚرُکھ سُہ درٛاے تَتہِ نو بال نو بال پَتہٕ ہار نو بال پَتہٕ ہارنو نو بال پَتہٕ ہارنو ییٚمۍ آی سی سی چَمپِیَنٕز ٹرٛافی منٛز نو بال پَتہٕ یُس نو بال ٲس تَمہِ پَتہٕ ہور یِم اِنڈیاہَن ہوٗر فخر زمانَن اظہر علی یَن کٔر اَصٕل پاٹنَرشِپ یُس فخر زمان چھِ تَمہِ پَتہٕ آے تٔمِس یہِ اَکھ ہَتھ دَہ فار اوس نہٕ کانٛہَے آوُٹ اظہر علی یَن لَگوو فِفٹی تہٕ فخر زمانَن لگوو اَکھ ہَتھ اَکھ ہَتھ تٕرٛہ لگوو فخر زمانَن تَمہِ پَتہٕ کٔرٕکھ تَمہِ پَتہٕ گٔے کٲم ییٚلہِ اظہر علی یَن لَگٲے فِفٹی تہٕ فٲ فخر زمان اظہر علی گوٚو رَن آوُٹ تہٕ رَن آوُٹَس منٛز رَن آوُٹَس منٛز گٔے کٲم رَن آوُٹَس منٛز رَن آوُٹ گوٚو اظہر علی ییٚلہِ گوٚو رَن آوُٹ تہٕ تَمہِ پَتہٕ گٔے کٲم فخر زمان یُس چھُنہ فخر زمانَن کٔر کٲم فخر زَمانَن گِنٛد ہِٹ تَمہِ پَتہٕ یُس ٹوٹَل سکور اوس تِمو گیُنٛد واریاہ بابر اعظمَن گیُنٛد شعیب مٔلکَن گیُنٛد واریاہ اِنڈیاکیوٚک تہِ کٔرٕکھ اَصٕل بالِنٛگ تَمہِ پَتہٕ بنووُکھ تِم پا پاکِستانکیو ترٛےٚ ہَتھ دۄیہِ تٕرٛہ رَنہٕ سُہ آی سی سی چَمپِیَنٕز فاینَل میچ اوس سُہ چَمپِیَنٕز ٹرٛافی زٕ ساس سَداہ تہٕ تَمہِ پَتہٕ آہ تَمہِ پَتہٕ آو بالِنٛگ کَرنہِ تَمہِ تَمہِ ساتہٕ آو بالِنٛگ کَرنہِ عامِر عامِرَن سٕٹاٹسٕے منٛز روہِت شرما آوُٹ روہِٹ شرما شِکھَر دھوَن پَتہٕ نِیَن وِراٹھ کوہلی تہٕ تٔمِس ترٛاو کیچ ییٚلہٕ پَتہٕ روٚٹُکھ تٔمِس کیچ ہاردِک پانٛڈیَن کَرے واریاہ زیادٕ کوٗشِش اَکہِ پَتہٕ اَکھ وِکَٹ ٲس پٮ۪وان تہٕ اَکہِ پَتہٕ اَکھ وِکَٹ ٲس پٮ۪وان تہٕ لاسٹَس گٔے کٲم اِنڈیاہَن ہوٗر سُہ میچ آی سی سی چَمپِیَنٕز ٹرٛافی تہٕ واریاہ تَتھ منٛز گٔے یُس اِنڈیا اٮ۪م اٮ۪س دھونی تہِ گوٚو یِتھَے کَنۍ گٔے رَن آوُٹ أڑۍ گٔے کیچ آوُٹ اَڑٮ۪ن اوس نہٕ سَمجی یِوان یہِ کیٛاہ چھِ یہِ اوسا ہور تِمو آی سی سی چَمپِیَنٕز ٹرٛافی منٛز مےٚ کور واریاہ اَسہِ کوٚر واریاہ زیادٕ اٮ۪نجاے میچَس ہار جیٖت چھُ آسان آمُت کیٛازِکہِ کِرکَٹَس منٛز چھِ ہار جیٖت ضٔروٗری ہاریٛا یُس اَصٕل گِنٛدِ أسۍ چھِ تٔمۍ سٕے سۭتۍ ٲسِن اَگر اگر کانٛہہ اَصٕل آسہِ گِنٛدان کیٛازِکہِ بہٕ تہِ چھُس کِرکَٹ گِنٛدان بہٕ تہِ اگر نہٕ اَصٕل گِنٛدٕ کینٛہہ مےٚ تہِ سۭ مےٚ سۭتۍ تہِ بیٚہَن بیٚہے بیٚہے نہٕ کانٛہہ مطلب بہٕ چھُس واریاہ زیادٕ بہٕ چھُس واریاہ زیادٕ خۄش کہِ بہٕ چھُس بہٕ چھُس یہِ اَصٕل پٲٹھۍ بہٕ چھُس نہٕ مطلب کِرکَٹَس کَرو سپوٹ بہٕ چھُس واریاہ زیادٕ شوقیٖن کِرکَٹُک تہٕ بہٕ چھُس واریاہ زیادٕ فرٛٮ۪نڈَن سۭتۍ اٮ۪نجاے کَران بیٚیہِ چھُس بہٕ زیادٕ وٕچھان ٹی وی یا یوٗٹیوٗب یِمو دۄیو منٛز چھُس بہٕ وٕچھان اَصٕل أکِس پٮ۪ٹھ تہٕ تَمہِ پَتہٕ گٔے کٲم تَمہِ پَتہٕ چھِ واریاہ ہِسٹِرٛی منٛز چھِ واریاہ زیادٕ میچ گٔمٕتۍ یِم اَصٕل شاندار میچ گٔے واریاہ زیادٕ میچ گٔے اَصٕل یِمو منٛز پاکِستانٕکۍ تہِ چھِ اِنڈیاہٕکۍ تہِ چھِ واریاہ زیادٕ رِکاڈ تہِ چھِ روٗدۍمٕتۍ زیادٕ چھِ اِنڈیا پاکِستان گژھان یا اِنٛگلینٛڈ نِو زِلینٛڈ چھِ گژھان میچ تِمو منٛز چھِ واریاہ زیادٕ پھایٹ لَگان ییٚلہِ فایٹ چھِ لَگان تَتھ منٛز چھِ اِنڈیا تہِ کَران اِنڈیا تہِ چھِ زینان پاکِستان تہِ چھِ دِ زینان نِو زِلینٛڈ تہِ چھِ یہِ تہِ تہٕ یُس یہوٚسُک میچ گوٚو یِہوٚسُک میچ یُس گٔیے سُہ گٔے چَمپِیَن یہِ آی آی سی سی یُک گٔیے وۄنۍ چھِ یِنہٕ وول میچ یُس اَکہٕ تٕرٛہ اَگَستہٕ چھِ میچ اَکھٕ تٕرٛہ اَکھ چھِ اَگَستٕرٛہ اَکہٕ تٕرٛہ ایشیا کَپ تہٕ بیٚیہِ چھِ ژۄداہ اکتوٗبَر چھِ اِنٛڈیا پاکِستانُک میچ تہٕ سُہ تہِ آسہِ واریاہ زیادٕ ضٔروٗری کیٛازِکہِ کِرکَٹ گژھِ اِنسان وٕچھُن کِرکَٹ کِرکَٹٕے چھِ سورُے کینٛہہ کِرکَٹ چھِ واریاہ زیادٕ اَصٕل أکِس اِنسانَس خٲطرٕ اگر سُہ وٕچھِ بیٚیہِ گژھِ اِنسان کِرکَٹ پانہٕ تہِ گِنٛدُن تَمہِ سۭتۍ چھِ اٮ۪کزَسایز تہِ گژھان تَمہِ سۭتۍ چھِ اٮ۪کزسایز تہِ اَصٕل گژھان کِرکَٹ چھِ واریاہ زیادٕ ضٔروٗری اگر اِنسان کانٛہہ کَرکَٹ وٕچھِ گِنٛدِ تہٕ بیٚیہِ چھِ ہِسٹِرٛی منٛز واریاہ زیادٕ میچ گٔمٕتۍ یِم واریاہ زیادٕ اِمپاٹنٛٹ ٲسۍ یِتھَے کٔن یِتھَے کٔن یِم اِمپاٹنٛٹ اِمپاٹنٛٹ میچ گٔے أڑۍ اِمپاٹنٛٹ میچ گٔے یہِ یہِ کیٛاہ چھِ اَتھ وَنان نِو زِلینٛڈ وٮ۪سٹ اِنڈیٖز واریاہ زیادٕ میچ گٔے اَصٕل اَل اَلبَتہ وۄنۍ چھِ وٮ۪سٹ اِنڈیٖز ٹیٖم یُس چھُ سُہ چھُ وۄنۍ تھوڑا تھوڑا کَمزور لٔجمٕژ گژھنہِ کیٛازِکہِ وٮ۪سٹ اِنڈیٖز چھَنہٕ اَصٕل پٲٹھۍ ہٮ۪کان گِنٛدِتھ کِہی البتہ بہٕ چھُس وَ سارنِیَن کَران گُذٲرِش تہٕ تِم گِنٛدن تِم اَصٕل تِم ہٮ۪کَن اَصٕل کٔرِتھ پنٛنہِ کِنۍ ہٮ۪کَن تِم اَصٕل گِنٛدِتھ کیٛازِ کِرکَٹ سۭتۍ چھِ وَرزِش تہِ گژھان سورُے کینٛہہ بیٚیہِ اگر اِنسان پنٛنِس محلَس منٛز چھِ گِنٛدان پَگاہ چھِ سُہ ہٮ۪کا سٕلٮ۪کٹ اِنٹَرنیشںل لٮ۪ولہِ خٲطرٕ تہِ گٔژھِتھ اَنڈَر نایٹیٖن رانچی خٲطرٕ تہِ چھِ سُہ ہٮ۪کا گِنٛدِتھ گٔژھۍ گٔے واریاہ میچ پاکِستان کھٔژ واریاہ پھِرِ کھٔژ سُہ سٮ۪می فاینَلَس فاینَلَس پَتہٕ ہور تہٕ ہورٕکھ تِمو تَمہِ دۄہ ہورٕکھ تِمو اِنٛگلینٛڈَس خِلاف کہِ سٕکاٹ لینٛڈ یُس چھِ نٮ۪دَرلینٛڈ یُس چھِ تِمو ہارنووُکھ میچ گۄڈٕنٮ۪تھ سٕٹاٹ یہِ کیٛاہ چھِ اَتھ وَنان ساوُتھ اَفریکہ ساوُتھ اَفریکہ پَتہٕ ہُہ تِمو ہارنووُکھ ساوُتھ اَفریکہ ہُہ مگر واریاہ زیادٕ میچ ٲسۍ میچ چھِ واریاہ زیادٕ ٹایٹ گٔمٕتۍ کیٛازِکہِ اِنٹَرنیشنَل لٮ۪وَل پٮ۪ٹھ گوٚو میچ گژھُن سُہ گوٚو حَدٕ کھۄتہٕ ضٔروٗری سُہ چھِ واریاہ زیادٕ اہم آسان اگر اِنٹَرنیشنَل لٮ۪ولہِ پٮ۪ٹھ گژھِ میچ سُہ چھِ واریاہ ضٔروٗری بہٕ چھُس وَنان تُہۍ اگر کِرکَٹ گِنٛدیوٗ کِرکَٹَس منٛز چھِ واریاہ زیادٕ فٲیدٕ کِرکَٹ چھِ واریاہ زیادٕ أکِس اِنسانَس خٲطرٕ اَصٕل کِرکَٹ گژھِ اِنسان گِنٛدُن تہِ وٕچھُن تہِ سُہ چھِ حَدٕ کھۄتہٕ زیادٕ ہیٚکہِ اِنسانَس خٲطرٕ ضٔروٗری